ٹھیٖک چھِو حظ وعلیکُم اسلام تُہۍ چھِو حظ ٹھیٖک پانہٕ چھِو حظ ٹھیٖک صحت چھُو حظ ٹھیٖک بہٕ حظ چھُس بہٕ تہِ حظ چھُس ٹھیٖکٕے تۄہہِ پرزٕنووس نہٕ بہٕ شایِد کیٚنہہ بہٕ حظ چھُس اَرسلان شاہ حظ چھُس بہٕ اولڈٕ چوک لایِر حظ ایٚم بی اَہَن حظ بہٕ حظ اوسُس دَپان آ اَصٕل پٲٹھۍ حظ شُکُر خۄدایَس کُن بہٕ حظ اوسُس یہِ فرماوان زِ تۄہہِ اوسو اِنَسٹاگریم گرام پیج چھُنہ حظ تۄہہِ آفِشَل میٖر سایکَل فیلٕز آ بہٕ اوسُس دپان تۄہہِ یُس یہِ تۄہہِ راتھ اوسُو کھولمُت پیج یہِ یہِ حظ ٹوَنٹی پٔرسَنٛٹ ڈِسکاونٹ آن ایٚوری سایِکل اَہَن حظ آ بہٕ اوسُس وٕ دپان یہِ چھِ کران اکثر چھُنہٕ شو اَکھ آسان یہِ موٹین کٔلیمِنٛگ حظ ٹریولِنٛگ ٹریکنگ کران تہٕ أکِس دۄن جایَن حظ سایِکَل ضوٚرتھ ایٚم ٹی بی مگر کیٛازِ کہِ موٹین بایِک چھ ضروٗری آسٕنۍ ٹھیٖک چھُنہٕ حظ تہٕ بہٕ حظ چھُس دپان مےٚ گژھوٕ سایِکَل حظ اَتھ اَصٕل پہمتھ یُس تمَن دبن حظ نٮ۪رِ تۄہہِ چھُو پتا یَپٲرۍ کٔشیٖرۍ کِنۍ کیٛاہ چھِ آسان ٹھیٖک چھ حظ بَجَٹ حظ چھِ واریاہ بَجَٹ تھٲیِو حظ تُہۍ وَن لیک ٹوٗ لیک تھٲیِو حظ تُہۍ بَجَٹ مگر مےٚ گژھِ نہٕ حظ اَصٕل ہِش ژٕ وَن حظ مےٚ بیٖنگ ہیوٗمَن چھ یِوان اَکھ قٔسمہ موٹین بایِک اَہَن حظ آ آ اچھا ایٚلَکٹرکَل ایٚلَکٹرکَل نہ تُہۍ وُچھو حظ سیٚود حظ مینوَل دِیو مےٚ تُہۍ ایٚلَکٹرکَل ویٚلَکٹرکل نہٕ نہٕ حظ مےٚ حظ چھِ بوٗزمُت یِم چھِ نہٕ آسان ٹھیٖک کیٚنہہ تَوٕے ہے یہِ تۄہہِ یہِ تۄہہِ دِس یہِ ایٚکٕسپوٹ چھِ تُہۍ سایِکَلِس ایٚکٕسپوٹ چھُو تُہۍ یہِ تۄہہِ باسیو مےٚ چھُ تۄہہِ مےٚ گژھِ آسٕنۍ بیٚیہِ کُس کمپنی چھُو تۄہہِ ایس آر ٹی چھُو حظ بیٖنگ ہیوٗمَن تہٕ بیٚیہِ وٕنہِ مَو مےٚ تُہۍ ایٚل آی ویٖل چھُو حظ ایٚل آی ویٖل بیٖنگ ہیوٗمَن سایِکَل یُس حظ ایٚلَکٹِرکَل چھِ آ تیٚلہِ حظ کَرَو اِنشاءاللہ تی کوٗشِش مگر حالَس چھ مےٚ ایٚم ٹی بی ایٚس ضوٚرَتھ ایٹ د ریٹ آف کوتاہ ونو تۄہہِ ایٚٹ د ریٹ آف کوٗتاہ ونو تۄہہِ ہے اَتھ گژھِ نہٕ حظ کِہیٖنۍ ڈِسکاونٹ ہے نہٕ حظ تُہۍ ؤنو حظ تھوڑا آے پونٛسہٕ کٔمِس چھُنہٕ ٹھوٹھ أے لَگَے بلایہِ اَدٕ تھوڑا بٲے لِحاظٕ بٲے لِحاظ گژھے اَکھ لَچھ ترٛہ ساس اَدٕ سا چلو چلو چلو ٹھیٖک چھِٕ ژٕ وَنتہٕ مےٚ مےٚ گژھِی مگر گَرٕے واتٕنۍ اور ہٮ۪کہٕ نہٕ بہٕ یِتھ فری ڈِلیؤری اچھا ٹھیٖک ٹھیٖک ڈِلؤری کَتھ منٛز گژھِ لوڈ کیرایرَس منٛز ہا کِنہٕ یَتھ منٛز کیٛازِ کہِ اَسہِ یی نہٕ حظ یَپٲرۍ اَپٲرۍ چھِ ہاڈویر دُکان واریاہ یَپٲرۍ چھِنہٕ اژان بَجہٕ گاڑِ کیٚنہہ یَپٲرۍ چھِ بَجہٕ گاڑِ محل والیو تھٲے مٕتۍ بند حظ وٕ چھُس بہٕ دَپان وٕ کیٛاہ گژھِ بیسٹہٕ اوٚپشَن حظ اَدٕ سہ ٹھیٖک چھِ چلو ٹھیٖک چھِ ٹھیٖک چھِ ایٚم ٹی بی کُس حظ بیٖنگ ہیوٗمَن مےٚ سوٗزیوٗ حظ اچھا اچھا ٹھیٖک چھُ چلو اَسلامُ علیکُم